اَسَلامُ علیکُم وعلیکُم سَلام کُم حظ چھُو تُہۍ کَتہِ روزان ناو کیٛاہ چھُو کَتھ خٲطرٕ چھُو کَمرَن خٲطرٕ چھُوا ہیرِ خٲطرٕ چھِوا تُہۍ ؤنِو کَتھ خٲطرٕ بیٚیہِ کَلَر وَلَر کیُتھ چھُو تہٕ تُہۍ ؤنِو بہٕ وَنو ییٚتی بَنہِ نہ بیٚیہِ کٔژ ایم ایم چھِ ضوٚرَتھ تہٕ ؤنِو حظ ہیٚرِ خٲطرٕ بہہ بَے بَہہ اۭں کَمرَن خٲطرٕ کٔژ تۄہہِ کٔژ ضوٚرَتھ پھٕٹہٕ کٔژ چھِو اَنٕنۍ پھُٹہٕ پھٕٹہٕ کٔژ چھِو ضوٚرَتھ دَہ بَہہ کَلَر چھِ اَسہِ وٕنۍکٮ۪ن ییٚتہِ بِلیوٗ کَلر رٮ۪ڈ کَلَر وایلیٹ کَلر وُڈ کَلر بی بی واتہِ دۄن ترٛٮ۪ن دۄہَن منٛز گرٛیٖن کَلَر تہٕ بیٚیہِ واتہِ میروٗن کَلَر تہِ جلدی وۄنۍ یُس تۄہہِ پَسنٛد یِیٖوٕ تہٕ تُہۍ ؤنِو تہٕ بہٕ وَنو تَمیُک سایزُک چھا تُہۍ ؤنِو کُس کَلَر اکھ ایم ایما زٕ ایم ایم تہٕ ترٛے ایم ایم ہہ وایلیٹ کَلَر تُہۍ ؤنِو کٔژ ایِم ایم چھِ ضوٚرَتھ سُہ چھِ مگر پھٕٹ چھِو سۄ پانٛژھ ہَتھ رۄپیہِ سُہ بَنیو درٛوگٕے پَہَم بَہہ فُٹ سُہ بَنیو نا درٛوگ تَمہِ کھۄتہٕ سَستہٕ تہِ چھُ بیٛاکھ قٲلیٖن سُہ چھِ یِوان ساڑ ترٛےٚ ہَتھ پھٕٹ بیٛاکھ چھِ یِوان زٕ ہَتھ تہٕ شیٖتھ تُہۍ وٕچھِو کیٛاہ باسِوٕ تۄہہِ کُس اَکھ ییٖوٕ پَسنٛد تُہۍ ؤنِو وٕنۍکٮ۪نٕے بہٕ وٕچھ چھا ییٚتہِ وٕنکٮ۪ن کِنہٕ نہ با مےٚ چھُ تہِ تیٚلہِ اَنناوُن سُہ تُلِو ٹھیٖک چھُ تُلِو بِہِو رۄبَس سوال پگاہ کٔرۍزیو فون تہٕ کٔرِو مَشوَرٕ تُہۍ ییٖتِس کالَس کیٛاہ مےٚ کٔرۍزیو پَتہٕ کال تُلِو بِہِو